اَسلام علیکُم اَگر أسۍ وٕچھو سون میجَر ریٚلِجَنٕز سانہِ سٲنِس ایریاہَس منٛز چھُ أسۍ چھِ کَشمیٖرَس منٛز روزان تہٕ ییٚتہِ چھِ صرف یہِ اِسلام ریٚلِجَن برٛونٛہہ کالہِ أسۍ ییٚتۍ کیٚنٛہہ کَشمیٖری پٔنٛڈِتھ تہِ روزان مگر اَگر أسۍ آز کَل وٕچھو کَشمیٖرَس منٛز کَشمیٖری پٔنٛڈِتھ اَگر أسۍ ژھانٛڈہون سُہ چھُ مُشکِلی سان کانٛہہ بَنان لَگ بَگ چھُ ییٚتہِ وۄنۍ صرف اِسلام ریٚلِجَن تہٕ کَشمیٖری پٔنٛڈِتھ یِم ٲسۍ تِم چھِنہٕ وۄنۍ ییٚتہِ روزان کیٚنٛہہ کیٛازکہِ برٛونٛہہ کالہِ ٲسۍ ییٚتہِ کیٚنٛہہ پرٛابلِم گٔمٕژ ییٚمۍ کہِ وَجہ سۭتۍ کَشمیٖری پٔنٛڈِتھ ٲسِکھ ییٚتۍ کٔڑۍمِتۍ تہٕ لہٰذا وۄنۍ چھِنہٕ ییٚتہِ کانٛہہ کَشمیٖری پٔنٛڈِتھ مُشکِلی سان اَگر ژھانٛڈہون کانٛہہ بَنہِ مُشکِلی سان تہٕ لَگ بَگ چھُنہٕ وۄنۍ ییٚتہِ کٕہۭنۍ کَشمیٖری پٔنٛڈِتھ تہِ اِسی لیے چھُ وۄنۍ ییٚتۍ صرف اَکُے ریٚلِجَن سُہ گوٚو اِسلام تہٕ لَگ بَگ کَشمیٖرٕکۍ لٕکھ چھِ اِسلامَس واریاہ زیادٕ محبت کَران کیٛازکہِ پرٛٮ۪تھ کٲنٛسہِ چھُ آسان پَنُن پَنُن ریٚلِجَن واریاہ زیادٕ واریاہ زیادٕ چھُ محبت کَران سُہ ریٚلِجَنَس سۭتۍ تہٕ کَشمیٖرَس منٛز چھُ اَسہِ اِسلام ریٚلِجَن اِسی لیے چھِ ییٚتہِ وَ زیادٕ کھۄتہٕ زیادٕ أتھۍ ماے اَمِچ اَمچی ماے چھِ ییٚتہِ پرٛٮ۪تھ لہٕ کٲنٛسہِ أکِس تہٕ ییٚتہِ چھُ صرف یُہوٚے اَکھ ریٚلِجَن یُس کَشمیٖرس منٛز اَسہِ ژۄپٲرۍ وٕنۍکٮ۪س أتھۍ چھِ یِوان